فوٹوگریفی اَگَر کٲنٛسہِ ایز پروفیٚشَن یا ایز ہابی آسہِ چوٗز کَرُن میانٮ۪ن نَظرَن مَنٛز چھُ یہِ واریاہ اَصل پروفیٚشَن تہِ اَگَر آسہِ یا ہابی تہِ اَگَر آسہِ تکیازِ یہِ چھُ ایٚڈونچرس فوٹوگریفی مَنٛز چھو تُہۍ واریاہ جایہِ کَران ایٚکسپلور نٔے نٔے چیٖز کَران ایٚکسپلور نَیَن نَیَن جایَن گَژھان سَبجکٹہٕ سٕنٛز ضوٚرَتھ چھِ پیٚوان تہٕ اَسہِ چھِ پیٚوان یعنٕے اَلَگ اَلَگ مُختلِف جایَن گَژھُن ٹریٚوٕل کَرُن ایٚکسپلور کَرُن ایز پروفیٚشَن تہِ چھُ یہِ واریاہ اَصل کٲم تہٕ ایز ہابی تہِ چھِ یہِ واریاہ اَصل کٲم فوٹوگریفی